اگر أسۍ کَتھ کَرو زِ جَنریشَن ہٕنٛز تہٕ بہٕ چھَس اَکھ سُہ چایلڈ یا سُہ بَچہِ یُس دۄنوَیَن ہُنٛد پاٹ چھُ یعنی کہِ اَکھ نَیہِ جَنریشَن ہُنٛد تہِ تہٕ اَکھ یُس أسۍ وَنو زِ یُس اولڈٕ جَنریشَن سُہ تہِ چھِ مےٚ کینٛہہ حَدَس تام وٕچھمٕژ أسۍ اگر وٕچھو زِ یُس یہِ چایلڈ یُس یہِ جَنریشَن گیپ چھِ بَنیمٕژ اَکھ أسۍ اولڈٕ جَنریشَن بیٚیہِ نِو جَنریشَن یہِ ہٮ۪کو أسۍ مِنِمایز تہِ کٔرِتھ اَتھ چھِ کینٛہہ واریاہ سِٹیٚپٕس یِمو سۭتۍ أسۍ مِنِمایز ہٮ۪کو کٔرِتھ فار ایٚکزامپٕل اگر أسۍ وٕچھو اولڈ جَن اولڈ جَنریشَنَس منٛز ٲسۍ زیادٕ رِچوَلٕز آسان اولڈٕ جَنریشَنَس منٛز أسۍ زیادٕ تَر یِم أسۍ وَنو مِتھٕس یِوان ماننہٕ اگر یُس نٔو جَنریشَن تِم چھِنہٕ بِلکُلٕے مِتھٕس مانٲنی نہ چھِ تِم یِم کینٛہہ مانان تہٕ اگر أسۍ کَرو کٲم أسۍ یِم لۄکُٹ جَنریشَن یعنی کہِ نِو جَنریشَن کَرِ ۂہنزَن غلطِیَن کُن نظر انداز تہٕ یُس اولڈٕ جَنریشَن سُہ کَرِ یِہٕنٛدٮ۪ن غلطِیَن نظر اَنداز بیسِکلی نہ چھِ ہٕہٕنٛز غلطی نہ چھِ یِہٕنٛز غلطی یہِ چھِ اَکھ جَنریشَن گیپ یُس میٛانہِ لِحاظ واریاہَس حَدَس تام روزِ تہٕ اَتھ منٛز چھِ واریاہ زیادٕ اٮ۪کٕسپیٖریَنٕس أسۍ کَران واریاہ زیادٕ یِم ڈِفرَنسِز کِرٛییٹ چھِ گژھان یِمَن جَنریشنَن تام

یۄس نٔو پوے تہٕ پرٲنۍ پوے چھِ تِمَن منٛز چھِ واریاہ زیادٕ یِم جَنریشَن گیپ روٗزمٕژ یُس مِنِمایز یی کَرنہٕ لۄکُٹ گژھِ بٔڑۍ سۭتۍ مانُن تہٕ بوٚڈ گژھِ لۄکٹہِ سٕنٛدۍ کَتھِ ہُنٛد عِزت کَرُن